اسلام علیکُم ٹھیٖک چھِو اَہَن حظ تُہۍ چھُو حظ ٹھیٖک اے تۄہہِ حظ دِژو نہٕ پَتہٕ نَظرٕے ٹھیٖک اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ یہِ حظ اوسُم وَنُم یہِ یَتھ نِشانہِ تھاوَو وۅنۍ ڈیٹ فِکٕس کٔرِتھ أتی پَرو اَپٲری نِکاح تہٕ أتۍ چھُ گژھان اَصٕل اَدٕ اَہَن حظ اَگر کٔرِو لٔڑکہٕ والٮ۪ن سۭتۍ تہِ کَتھ تہٕ أسۍ تھاوَو ڈیٹ فِکٕس کٔرِتھ أتی اَہَن حظ اَگر نہٕ کیٛاہ پتاہ یَپٲرۍ ہے أتۍ چھُ گژھان اَصٕل اَہَن حظ أتی گژھِ اَصٕل پَتہٕ اَگر خانٛدَر کَرو برٛونٛٹھ کُن تہٕ البتہٕ نِکاح تھاوَو پٔرِتھ نِشٲنۍ پٮ۪ٹھٕے أتی گوٚو تُہۍ کٔرِو حظ تِمَن سۭتۍ کَتھ آ آ

نہَ نہِ بیٚیہِ تھاوَو تھوڑا ڈیٚے حظ برٛونٛٹھٕے کیٛازکہِ اَسہِ ما آسہِ وَردَن تہِ اَنُن واریاہ چیٖز چھِ آسان اَنٕنۍ پَگاہ اَنٕنۍ

اَہَن حظ ٹھیٖک پَتہٕ حظ آیوٕے نہٕ تُہۍ زانٛہہ دِژوٕ نہٕ تۄہہِ نظر یوٚکُن

آ سورُے ٹھیٖک تُہۍ چھُو حظ اَتہِ ٹھیٖک ٹھیٖک دانہِ حظ لونٕنو اَسہِ اَسہِ حظ لوٚن اوٚبُر تَوَے وُنہِ چھۅنٛمبھ نہٕ کِہیٖنٛۍ اَسہِ اوس پرٛوگرام کوٚرمُت اوترٕ چھۄنٛمبُن وُنہِ چھوٚنٛمبھ نہٕ کیٚنٛہہ

اَہَن حظ آ تُہۍ یِیِو وۅنۍ پَتہٕ اَہَن حظ ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ ؤنۍزیو پَتہٕ ٹھیٖک اَسلام علیکُم